السلام علیکُم وعلیکُم السلام اہن حظ ٹھیک تُہۍ چھُو حظ ٹھیک یہِ کیاہ بیٚہتھٕے حظ نہ حظ بہٕ حظ ٲسٕس وۄنۍ گرے اۭں خیریتٕے اوس حظ سب سبزی حظ چھنہٕ اسہِ زیادٕ آسان اسہِ چھِ زیادٕ آسان یہُے میوے کیاہ اوسوٕ نِیُن ٹھیک حظ چھِ ریٹ ویٹ چھو حظ تۄہہ پَیی یِتھ کٔنۍ حظ چھِ آز ریٹ اصٕل تہٕ بِضٲتی ما چھِ آز زیادٕ میوٕ تہٕ آز چھِ اصٕل گرم تمہِ سۭتۍ چھُنہٕ تیوٗت کیٚنٛہہ تہٕ میوٕ یتھ میٚوس چھِ ریٹ حظ ہاے تھوڑا سَتن ہَتن تام حظ گٔژھِ کیلہٕ چھِ حظ کیلہٕ چھو ہُتھ کنۍ چھِ واریاہ مگر کیلہٕ دٲن بیٚیہِ چھو امب تہٕ بیٚیہِ چھو دچھ امب چھُو زیادٕ صاف یِمۍ أنۍ اسہِ راتھٕے باقٕے تہِ چھِ ہُتھ کٔنۍ بیٚیہِ چھُو پَیِن ایٚپٕل تہٕ باقٕے تہِ چھُ یِتھ کٔنۍ صاف تہٕ مگر مطلب تُہۍ چھو وۄنۍ نِوان تُہۍ چھُو مےٚ ڈیلی کشٹمر تہٕ تمہِ موٗجوٗب چِھسو ونان پوٚزٕے تتھ اوس بِضٲتی اوس تتھ گوٚمُت واریاہ ٹایِم تِمن تَوے آسہٕ ہن تم خراب اتہِ ما چھِ پاے آسان نیٚبرٕے ٲسۍ تم توتہِ تازٕ باسان پنٕنۍ کِنۍ چھس بہٕ تم فرِیٚجس منٛز تہِ تھاوان کہیٖنۍ پروٲے حظ چھُنہٕ مےٚ ووٚنمے نہ حظ آز یورے

آ ٹھیک حظ بہٕ حظ کرنہٕ غلط تۄہہِ سۭتۍ بہٕ حظ کر ہو تۄہہِ وُنۍ أکہِ بہٕ نیرٕ یِہے دہہِ بجہِ ہیٚو بہٕ ٲسٕس نیران سُلی مگر آز گوٚو تھوڑا لیٹ یہِ کیاہ دہہِ بجہِ نیرٕ بہٕ بہٕ واتہٕ نہٕ حظ تور بہٕ کرہو تۄہہِ یورے فون توٚت تام تھاوٕ بہٕ کٔرِتھ اَڑٮ۪ن اڑٮ۪ن یِمن پیکِنگ تہٕ پتہٕ بیٚیہِ کیٚنٛہہ آسوٕ ضروٛت تہٕ سُہ ؤنِو تُہۍ تمے ساتہٕ ٹھیک حظ چھِ وُنۍ گٔژھہٕ نا بہٕ بِضٲتی صبحٲیی وُنہِ آسَن نہٕ تَتہِ تیٖتۍ کِہیٖنۍ تنہٕ بہٕ کرہو بہٕ تھاوہو تۄہہِ یہِ کٔرتھ پیکِنگ تہٕ پتہٕ نیوٕے یوت تُہۍ کیٚنٛہہ نہٕ حظ چھِنہٕ بہٕ حظ کرٕ گۄڈٕ چٲنی کٲم اگر بہٕ ییتہِ ٲسۍ

پِیٖٹ پِیٖٹ چھِ حظ تھاوٕنۍ فی کُنہِ منٛز ادٕ تیٚلہِ حظ گژِھو ژورَن ساسن تام گژھِ سورٕے آ ٹھیک حظ چھِ ادٕ حظ ادٕ کیاہ وعلیکُم السلام